سٲنِس ہاسپِٹَلَس منٛز یِم رِسورسِز ایٚولیبٕل چھِ تَتھ منٛز چھِ بیٹٕز آکسِجَن سِلیٚنڈَر سٔرجِکَل ٹوٗلٕز تہٕ یٔمِچ پرٛابلِم زَنہٕ لوٗکَن فیس چھِ کَرٕنۍ سۄ گٔے زِ ڈاکٹَر چھِنہٕ آسان ایٚولیبٕل کیٚنٛہہ یٔمِچ زَنہٕ ساروٕے کھۄتہٕ زیادٕ ضُروٗرَت ٲسۍ ڈاکٹَر چھِنہٕ پَننِس مُنٲسِب وقتَس پٮ۪ٹھ ایٚولیبٕل آسان کیٚنٛہہ تہٕ چھِ لیٖنیَنسی سان پَنٕنۍ کٲم کران تہٕ پیشَنٹَن چھُ اَمہِ سۭتۍ واریاہ زیادٕ ضَرر واتان اوسَب چھِ أسۍ حُکامَس کوٗشِش کٔرِتھ زِ تُہۍ دِیُو دھیٛان زِ ڈاکٹَر کیٛازِ چھِنہٕ آسان ایٚولیبٕل تہٕ لوٗکَن کیٛازِ چھُ پیٚوان رَنٛگہٕ رَنٛگہٕ مُشکِلاتَن ہُنٛد سامنہٕ کَرُن اَمہِ باپَتھ گژھیٚن تِم سِٹیٚپٕز تُلنہٕ یِنۍ ییٚمہِ باپَتھ زَن ڈاکٹَر پَنٕنۍ ڈِوٹی فرضہٕ سان نِبھایَن تہٕ ٹایمَس پٮ۪ٹھ پیٚشَنٹَن مدد دِیَن